کأشِر زبان بولن وألِس اِنسانس چھ وُنکٮ۪ن واریاہن زیٛادٕ مُشکِلاتن ہُنٛد سامنہٕ پٮ۪وان پرٛٮ۪تھ کُنہِ جایہِ کٔشیٖرِ نیٚبر کرُن تِکیٛازِ کأشِر زبان چھنہٕ کٔشیٖرِ ورأے وُنکٮ۪ن باقے کُنی تہِ جایہِ بولنہٕ یِوان کأشُر یُس تہِ کأشُر مطلب نیٚبر چھُ گژھان گۄڈنٮ۪تھ یوٚتام نہٕ تٔمِس باقےٕ زبانہٕ اُردوٗ اِنگلِش تگان آسہِ ہِنٛدی تگان آسہِ سمج آسہِ تران سُہ ہیٚکہِ نہٕ مطلب ٹوٹل گٔژھۍ تھے کٔشیٖرِ نیٚبر یوٚتام نہٕ تٔمِس باقےٕ زبانہٕ تگان آسَن کٔشیٖرِ ہُنٛد چھنہٕ اَسہِ فأیِدٕ ٹوٹل کأشرِ زبأنۍ ہُنٛد چھنہٕ اَسہِ ٹوٹل کانٛہہ فأیِدے یِوان کٔشیٖرِ نیبَر تہِ وُنۍکٮ۪ن اگر أسۍ کٔشیٖرِ نیٚبر گژھو أمہِ زبأنۍ ہُنٛد چھنہٕ اَسہِ ٹوٹل کانٛہہ فأیِدے مِلان اگر أسۍ أکۍ پنٕنٮ۪ن ییٚتہِ تہِ وٕچھو أسۍ کشیٖرِ منٛز وٕچھَو سکوٗلن منٛز تہِ مطلب اگر نٕے بچس آسہِ وُنۍکٮ۪ن اِنگلِش تگان اُردوٗ تگان کہیٖن ہیٚکہِ نہٕ شُر ہیٚکہِ نہٕ پٔرِتھ تہِ کہیٖنۍ تِکیٛازِ اَسہِ سأری سبجکٹ یِوان وُنۍکٮ۪ن باقےٕ زبانن اِنگلشس منٛز چھ اَسہِ یِوان سأری سبجکٹ پننہِ یۄس اسہِ مادوٗری زبان کأشُر چھ تٔمیُک چھنہٕ اَسہِ ٹوٹل کہأنۍ فأیِدے ملان دُنیہس منٛز اگر سہُ کُنہِ تہِ جایہِ گژھو اَسہِ چھنہٕ کأشرِ زبأنۍ ہُنٛد کہنۍ تہِ فأیِدے ملن اسہِ اگر کٲنٛسہِ اِنسانس آسہِ خألی کأشِر زبان تگان پتہٕ دپہِ سُہ بہٕ گژھٕ کُنہِ مطلب مےٚ چھ باقےٕ کُنہِ تہِ جایہِ گژھُن سُہ ہیٚکہِ نہٕ ٹوٹل گٔژھۍ تھےٕ یوٚتامتھ نہٕ سُہ باقےٕ کانٛہہ زبان ہیٚچھہِ تِکیٛازِ خألی کٲشرِ کأشرِس پٮ۪ٹھ ہیٚکہِ نہٕ سُہ مطلب کُنی تہِ جایہِ گٔژھِتھ تِکیٛازِ نہٕ ہیٚکہِ سُہ کأنٛسہِ ۂنٛز کتھ سمجِتھ نہٕ ہیٚکہِ سُہ کٲنٛسہِ کیٚنٛہہ سمجأوِتھ کأشِر زبان چھنہٕ بالکل تہِ کہیٖنۍ پرموٹ گٔمٕژ ییٚمیُک اَسہِ فأیِدٕ مِلہِ ہا مطلب یہِ أس اَسہِ مادوٗری زبان ییٚمیُک اسہِ اَسہِ چھنہٕ کہیٖن تہِ فأیِدٕ ملان أمیُک مادوٗری زبانہِ ہُنٛد نتہٕ اَسہِ پٮ۪وان ییٚکے اگر شُر ترُ وُہر ژُ وُہُر چھ آسن سُہ چھُ پٮ۪وان اسہِ سکوٗل منٛز درج کرُن گۄڈنٮ۪تھ چھُ پٮ۪وان اَسہِ تٔمِس باقےٕ زبانہٕ ہیٚچھناونہِ اگر أسۍ چھ وۄنۍ کران پرٮ۪فر أسۍ چھ دپان اگر نے کأشُر ہیٚچھو تٔمیُک چھُ سہلےٕ پنٔنۍ مدر یۄس مادوٗری زبان چھ أمِس اگر نہٕ یہِ ہیٚچھِ تہِ أمِیُک چھُ سہل مگر گۄڈنٮ۪تھ گژھہِ اِنگلِش ہیٚچھُن تِکیٛازِ اگر یہِ ژُ وُہر گژھہِ پانٛژٕ وُہُر گژھہِ أسۍ کرہو سکوٗلس أمِس درٕج کرٕ ہون تہٕ گۄڈنٮ۪تھ گژھَن أمِس تَتہِ سأری سبجکٹ وتھنۍ أمِس تیٚلہِ تیٚلہِ یی أمِس کانٛہہ فأیِدٕ سکوٗلس منٛز ییٚلہِ أمِس کأشُر آسہِ تگان ییٚلہِ أمِس اِنگلِش آسہِ تگان ییٚلہِ أمِس اِنگلِش سمج آسہِ تران اِنگلِش آسٮ۪س وتھان سمج تران تہٕ تمہِ کہِ وجہ اسہِ چھُ نہٕ مطلب کٔشیٖر زبانہِ ہُنٛد چھُنہٕ اَسہِ ٹوٹل کُنے شیٚیہِ فٲدٕے کانٛہہ یِوان تِکیٛازِ یہِ چھنہٕ بالکل تہِ پرموٹ گٔمٕژ کأشِر زبان کہیٖن اَسہِ چھ قٔہر زیٛادٕ مُشکِلات مطلب کٔشیٖرِ نیٚبر یِوان مطلب اگر خألی کأشُر آسہِ تگان اسہِ کأشِر زبان آسہِ تگان قٔہر زیٛادٕ مُشکِلات چھ یِوان أمِس اِنسانس ییٚمِس نہٕ باقےٕ کانٛہہ زبانےٕ آسہِ تگان خالی کأشرس پٮ۪ٹھ چھنہٕ ہٮ۪کان مطلب کہیٖن کہیٖن پکنأوۍ تھےٕ نہٕ ہیٚکہِ خٲلی کأشِرس پٮ۪ٹھ کٲشِر زبان آسٮ۪س خألی تگان نہٕ ہیٚکہِ سُہ پٔرِتھ نٔہ ہیٚکہِ سُہ گرِ نیٚبر نیٖرِتھ کہیٖنۍ ٹوٹل مطلب ہیٚکہِ نہٕ سہُ کہیٖنۍ کٔرِتھ اگر نہٕ تٔمِس باقےٕ زبانہٕ آسَن